اسلام وعلیکُم بہٕ چھُس اَکھ سٕٹوٗڈَٮ۪نٛٹ تہٕ میٛٲنۍ اِچھا چھِ کہِ بَنہٕ کِرٛکٮ۪ٹَر کِرٛکٮ۪ٹَر بَنٛنہٕ خٲطرٕ چھی ژےٚ اَکھ کوچ حظ آسان ضوٚرَتھ کوچ اَکھ چھُ آسان ضوٚرَتھ تِمہٕ یُس میٛانہِ زِندگی منٛز اَکھ کوچ اَکھ سُے چھُس بہٕ وَنان پَانَس خٲطرٕ بہتر اِنسان سانہِ کوٚمِٹی ہُنٛد بیٚیہِ سانہِ سوسایٹی ہُنٛد بہتر اِنسان چھِ سۄ تٔمِس چھِ ناو فیصل خُرشیٖد فیصل صٲب چھُ فیصل صاب چھِ تٔمِس وَنان سُہ چھِ واریاہ اِنٛٹٮ۪لِجَنٛٹ نَفَر کِرٛکٮ۪ٹَر کِرٛکَٹٕچ چھِ تَس واریاہ نالیج ییٚمِس نہٕ کٲنٛسہِ آسہِ تٔمِس چھِ آسان کِرٛکَٹٕچ نالیج ییٚلہِ پٲرۍ بَہ یِتھ پٲٹھۍ بہٕ گۄڈٕنٮ۪تھ گوٚو تٔمِس نِش تٔمۍ کٔر یہِ حظ کہِ حظ اَصٕل پٲٹھۍ ووٚنُن کیٛاہ چھُے ژےٚ بَنُن ژٕ کَتھ منٛز چھُے گژھُن آل راوُنٛڈَر چھُکھا کیٛاہ چھی بیٹٕس مین چھُکھا یہِ ووٚن تٔمۍ اَصٕل پٲٹھۍ سورُے وٕچھ ووٚن بوٗز تٔمۍ پَتہٕ کوٚر تٔمۍ ڈِسایِڈ ووٚنُن صُبحٲے ٲسۍ زِ ژٕ کَنٛٹِنیوٗ یِوان پرٛٮ۪کٹِس واریاہ اَصٕل نَفَر حظ کَتھ کَرنَس چھِ زَبَردَست طریٖقہ

زیُٹھ چھُ بیٚیہِ بوٚڈ چیٖز چھُ زیُٹھ چھِ بیٚیہِ چھِ سُہ واریاہ یِتھ پٲٹھۍ بہٕ پرٛٮ۪کٹِس کَرنہِ اوس یِوان سُہ اوس مےٚ ہَر ساتہٕ یِوان سۭتۍ أتی بیٚہوان بہٕ یہِ کیُتھ چھِ گِنٛدان أمِس مَہ چھُ کُنہِ جایہِ غلطی گژھان واریاہ زَبَردَست اِنسان بیٚیہِ میونُے یوت نہٕ کیٚنٛہہ ییٚتہِ چھُ ہَر کانٛہہ یُس تہٕ کِرٛکٮ۪ٹَر اوس سُہ اوس وَنان بہٕ بَنہٕ تٔمِس سۭتۍ چھُ سُہ بیٚہوان زَبَردَست اِنسان بیٚیہِ چھِ بیٚیہِ چھِ کَتھ کَرنَس واریاہ اَصٕل طریٖقہ یُتھ اِنسان چھُنہٕ مےٚ وٕچھمُتُے کِرٛکٮ۪ٹ لایف منٛز یُتھُے کوچ گَژھِ آسُن بیٚیہِ چھِ بیٚیہِ چھِ بیٚیہِ اگر کانٛہہ کُنہِ ساتہٕ چھُس بہٕ لَنٛچ اَنان سۭتۍ سُہ چھِ پنٛنٮ۪ن پونٛسَن پَنٕنۍ پونٛسہٕ دِوان مےٚ خَرچَن باپَتھ نیر ژٕ کھے لَنٛچ ژےٚ چھِ گِنٛدُن برٛیک تہِ دِوان اَصٕل بیٚیہِ میٛٲنِس مٲلِس ماجہِ سُہ کَران واریاہ احترام کَتھ کَرنہٕ ویٖز تہٕ ییٚلہِ تہٕ یُتھُے بہٕ کیٚنٛہہ بَنہٕ تہٕ بہٕ چھُس سورُے ڈٮ۪ڈِکیٹ کَران تٔمۍ سٕے سُہ چھِ واریاہ زَبَردَست اِنَسپایرِنٛگ بہٕ چھُس واریاہ پرٛاوُڈ کَران فیٖل سُہ چھِ مےٚ کوچ بیٚیہِ چھُ سُہ بیٚیہِ چھُس پانہٕ تہٕ تَگان گِنٛدُن تٔمِس چھِنہٕ یِتھُے یوت دیُتمُت خۄدایَن کہِ ژٕ چھُکھ کوچ تٔمِس چھُ پَنٛنہِ عزتہٕ پابَس دیُتمُت پَنٛنہِ بٕتھِ دیُتمُت اَکھ اَصٕل اِنسان بیٚیہِ چھِ بیٛاکھ کَتھ چھِ اَگر نہٕ بیٹ آسہِ کِہیٖنۍ سُہ چھُ تٔمِس وَنہٕ بہٕ مےٚ چھِنہٕ بیٹ مےٚ چھِنہٕ کِٹ مےٚ چھِنہٕ پونٛسہٕ کہِ گَرِ آسہِ یہِ آسہِ تہِ دی سُہ مےٚ یُتھ چھُ سُہ واریاہ زَبَردَست سُہ چھِ اَسہِ کَران ساروِیَن کَران اِنَسپایَر واریاہَن چھُ سُہ ییٚتہِ ڈرٛیٖم ٹیٖچَر کہِ بہٕ گژھٕ بَنُن دوٗرِ پٮ۪ٹھ چھِ یِوان نَفَر کہِ یُتھُے گَژھِ مےٚ کوچ آسُن واریاہ اَصٕل اِنسان بہٕ چھُس وَنان تَس سُہ گژھِ یِتھَے کٔنۍ برٛونٛہہ پَکُن میون چھُس واریاہ زیادٕ دُعا